لُکھ دانہِ وۄپداوان ژونٹھۍ وۄپداوان بییٚہِ تیٖر ویٖر رچھان دانٕچۍ اگر بہٕ کتھ کرٕ گۄلگام کٮ۪ن بٔنۍمٮ۪ن ضعلن بٔنۍمٮ۪ن جاین منٛز چھُ زیادٕ تر دانہِ وۄپداوا ن بییٚہِ اگر بہٕ ژوٗنٛٹھٮ۪ن ہنٛز کتھ کرٕ دمہال ایرہا ہس منٛز چھِ سارِوٕے کھۄتہٕ زیادٕ یورٕ ژوٗنٛٹھۍ وسان بییٚہِ چھِ لکھ عام طور ییٚتہِ عام طور ییٚتہِ موزورۍ کران تہٕ پنُن روزگار کماوان دانہِ تہٕ تومُلس سۭتۍ سۭتۍ چھِ پنٕنۍ لُکھ موزورۍ کران تہٕ تمہِ سۭتۍ چھِ پنُن کاربار پکناوان بییٚہِ چھِ عام طور یتیکۍ لڑکہٕ یِم چھِ یِم چھِ کران سرکٲری مُلازمتھ پسنٛد کیاز کہِ یُس یتھ پریوٹ سیٚکٹر چھُ سُہ چھُنہٕ وۄنۍ تیوٗتاہ ترقی یافتہ کینٛہہ یُتھ لُکھ اتھ کُنتھ گژھَن توے چھِ لُکھ زیادٕ تر گژھان سرکٲری مُلازمتھ کر کران پسنٛد بییٚہِ چھِ یتھ منٛز یِم لڑکہٕ چھِ یِم چھِ عام طور گژھان نیبرِمیٚن ملکن منٛز ییتہِ پنُن کار بار پکناوان چھِ تتہِ چھِ پنُن روزگار کماوان میانہِ حسابہٕ چھُ یِمن پزِ پنُن پنُن کار پانے کھولُن ییمہِ سۭتۍ بیٚروزگٲری کم گژھہِ